مےٚ حظ چھُ لگ بگ اوٚڑ گنٛٹہٕ پٮ۪ٹھ دوٗن گنٛٹہٕ لگان أکِس ریسِپی بناونس سۄ ریسپی منٛز چھِ حظ آسان ہاکھ تہٕ بیٚیہِ حظ چھِ آسان گنٛڈٕ ہاکَس تہٕ گنٛڈَس اَتھ دورٕ درمیان چھُ مےٚ واریاہ ٹایم لَگان اَوٕ موٗجوٗب زِ یہِ چھُ واریاہ سَکھ پیٚوان بَناوُن حظ اَتھ چھُ پیوان گۄڈٕ اَتھ تٔلین دیُن تَمہِ پَتہٕ حظ چھُ پیٚوان اَتھ گَنڈٕ تراوٕنۍ سۭتۍ تہٕ اَتھ دوران حظ چھُ مےٚ واریاہ زیادٕ کَمپٕلیکسٹی یِوان تِکیازِ مےٚ چھُ باسان گَنٛڈٕ تَلنَس سۭتۍ سۭتۍ کوٗتاہ گژھِ ہاکھ نَرمُن تہٕ کُنہِ ساتہٕ چھُ حظ مےٚ یَتھ واریاہ گَڑ بَڑٕ تہِ گژھان